کٲشِر زبان چھِ یہِ ہَسا چھِ ہِندُستان کِس أکِس حِصَس سٹیٹَس جموں کشمیر کِس کٔشیٖر حِصَس مَنٛز یِوان زیادٕ تر بولنہٕ یِم کٲشِرۍ چھِ آسان یِم کٔشیٖرِ ہِنٛدۍ روزَن وٲلۍ چھِ تِمن ہَسا چھِ ونان کٲشِر یِم یہِ زبان چھِ بولان یِمن یُس مَدَر ٹَنٛگ چھِ تٔتھۍ ہَسا چھِ ونان کشمیٖری یہِ ہَسا چھِ اتھ ہَسا چھ واریاہ پرٛون اِتِحاس یہِ ہَسا چھ یہِ چھُ گرُپ اکھ لنگویجِز مکسچر آف لنگویجِز چھُ واریَہَن لنگویجَن ہُنٛد مکسچر یِتھ کٔنۍ اتھ مَنٛز چھُ یِوان سنسکرتٕکۍ کینٛہہ وٲڈ اردوٗوٕکۍ کینٛہہ وٲڈ سَنَسکرتُک چھُ اتھ یِتھ کنۍ یِون کہ یم بُدِسٹہٕ آیے یور تِہِنٛدے یِم تو یور آیے تِم تہٕ تِموٕے ہَسا کٔرۍ یتھ کینٛہہ وٲڈ کٔرِکھ ایٚڈ تہٕ بنے یہِ أڑ ہنا پَتہٕ ہَسا آے مُسَلمان آے فارسی پٮ۪ٹھ یِم پٔرشن آے تِمو ہَسا کٔر پَنٕنۍ لنگویج یتھ أڑ ہَنا ایٚڈ تَمہِ پَتہٕ ہَسا آے تمہ پَتہٕ ہَسا آے یِم اَفغٲنۍ تِمو ہَسا کٔر أڑ ہنا یِتھے کٔنۍ آیہِ پَتہٕ باقی انگریز آے تِمو کٔرۍ کینٛہہ وٲڈ اتھ ایٚڈ یِتھے کٔنۍ پَتہٕ ہَسا گوٚو ارداہ شتھ ترٛوٚوُہَس مَنٛز ہَسا کوٚرُکھ پَتہٕ ییٚتِچ زبان اردو تہٕ پَتہٕ ہَسا آے اردوٗوٕکۍ کینٛہہ تہِ اَتھ مَنٛز ایٚڈ کرنہٕ یہِ ہَسا چھِ واریاہ خوبصورت زبان یہِ چھَنہٕ بیٚیہِ دُنیاہَس مَنٛز کُنے جایہِ یِوان بولنہٕ یِتھ کٔنۍ انگریٖزی چھُ سُہ ہَسا چھُ واریاہَن چی واریاہَن مُلک واریاہَن مُلکَن مَنٛز یِوان بولنہٕ یا اردو تہٕ یہِ تہِ چھُ زٕ ژور مُلکَن مَنٛز یِوان بولنہٕ مگر یُس کٲشِر چھِ کٲشُر چھُ سُہ نہ سا چھُنہٕ دُنہیٖکِس کُنی حِصَس مَنٛز کٔشیٖرِ عَلاوٕ بولنہٕ یہِ ہَسا چھُ واریاہ خوبصورت زبان اکھ یتھ مَنٛز أسۍ لیٚکھنہٕ چھُ یِوان الگ تہٕ پَرنہٕ تہٕ چھُ یِوان الگ اتھ مَنٛز تہِ ہَسا چھُ اردو پٲٹھی لیٚکھُن چھُ آسان یہِ ہَسا چھُنہٕ اردوٗوٕے پٲٹھی لیٚکھُن لیٚکھنہٕ چھُ اردو پٲٹھی یِوان مگر تھوڑا بہت چھِ اتھ چینٛج یِوان یِتھ کٔنٮ۪تھ واو چھُ آسان اتھ ہَسا چھ بَدَل آواز نیران اتھ پٮ۪ٹھ کَنہِ بوٚن کَنہِ یِوان بناونہٕ ییٚتٮ۪ن واو چھُ گَژھان ییٚتٮ۪ن زن رِکھ چھِ گَژھان واوَس ختم تَتٮ۪ن ہَسا چھِ یوان کٕکو پَرنہٕ تمہِ سۭتۍ ہَسا چھُ ککو یِوان بناونہٕ تمہ سۭتۍ ہَسا چھ یہِ وٲو بنان اتھ مَنٛز ہَسا چھِ کینٛہہ واوٮ۪لٕز آسان یِتھ کٔنۍ باقٕے انگریٖزی زبانن مَنٛز چھِ واوٮ۪ل کٔشیٖر مَنٛز تہِ ہسا چھِ کٔشیٖرِ زبان مَنٛز تہِ ہَسا چھ واوٮ۪ل آسان اَتھ مَنٛز ہَسا چھ یِتھ کٔنۍ لیٚکھنہٕ چھِ یِوان بَہہ واوٮ۪ل تہٕ پَرنہٕ ہَسا چھِ یِوان پانٛژھ واوٮ۪ل اتھ مَنٛز یہِ ہَسا چھِ اَتہِ ہَسا چھِ کٔشیٖرِ مَنٛز ہَسا چھِ واریاہ زبٲنۍ یِتھ کٔنۍ باقٕے زبانہِ تہِ چھِ آسان یِتھ کٔنۍ گوٗجِر ووٗجِر تہِ چھِ پَنٕنۍ زبان بولان یا بٔکٕر وٲلۍ یا باقٕے اَمہِ عَلاوٕ ہَسا چھِ بدٕرواہ یُس ہَسا بدٕرواہ کَشتواڑ ڈوڈا یُس ہَسا جیٚمیُک حِصہِ چھُ تتہِ تہِ ہَسا چھِ یہِ بولان یہِ زبان مگر تتہِ چھُ یہِ مِکٕسچر ہیوٗ بولان تتھ ہَسا چھِ ونان بدٕروٲہی بدٕروٲہی سُہ تہِ ہَسا چھُ کٲشرُے آسان مگر أمِس تھوڑا بہت الگ کَرٕنۍ سۄ پَنٕنۍ زبان کران الگ اَمہِ کھۄ اتھ زَب اتھ لیٚکھنَس مَنٛز کٲشُر لیٚکھنس مَنٛز تہِ ہَسا چھِ عربِیِکۍ پٲٹھۍ زیر زَبَر پیش دُچشم اتھ مَنٛز ہَسا چھِ یِمن لفظن ہُنٛد استعمال یِوان کَرنہٕ ییٚلہِ أسۍ لیٚکھان چھِ کٲشُر لیٚکھنَس مَنٛز ہَسا چھِ قُل بِل وٲڈ یِم آسان چھِ تِم ہَسا چھِ پانٛژتٲجی آسان ییٚلہِ تَن انگریٖزی مَنٛز چھِ شَتوُہ اُردُوٗوَس مَنٛز چھِ دۄیہِ ترٕہ اتھ مَنٛز ہَسا چھِ یِوان پانٛژتٲجی وٲڈ تِتھَے کٔنۍ یُس ہَسا واو چھُ یُس اردوٗوَس مَنٛز چھُ واو یہِ چھُ دِوان وۄکھلٕچ آواز مگر یُس کٲشرِس مَنٛز چھُ یِوان لیٚکھنہٕ اتھ چھُ پٮ۪وان یِتھَے کٔنۍ اُلٹہٕ ہیوٗ بناوُن تتھ ہَسا چھُ دِوان وٕ واو چے یُس چیٖم چھُ آسان تتھ ہَسا چھُ پٮ۪ٹھٕ یِوان دُچشم تَلکَنہِ چھِس آسان ترٛےٚ پھیٖرۍ بیٚیہِ چھِ میٖم آسان تَتھ چھِ ہُتھ کٔنۍ اگر اردوٗوَس مَنٛز آسہِ ہے سُہ گوٚو وَچھَن یتھ مَنٛز ہَسا چھُ کٲشرِس مَنٛز وٕچھُن یِوان یہِ پَرنہٕ کٲشِر مَنٛز ہَسا چھِ ونان بیٚیہِ یوٚس موج چھِ آسان أمِس ہَسا چھِ ونان کٲشِر مَنٛز بوبہٕ یِتھَے کٔنۍ یہِ چھُ واریاہ خوبصورت زبان ماجہ چھِ ونان یِم بوبہٕ یُس ہَسا مول چھُ آسان یِتھ کٔنۍ اردوٗوَس مَنٛز چھ بابا ونان یا انگریٖزیَس مَنٛز چھِ پاپا ونان یُس ہَسا کٲشُر چھُ کٔشیٖرِ مَنٛز ہَسا چھِ ونان مٲلِس ٹوٹھا بیٚیہِ چھِ ونان یِم پرٛٲنۍ زنان مٔہنی چھِ آسان پرٛٲنۍ مٔہنی ٲسۍتن زنان مٔہنی ٲسۍتن ییٚلہِ یِمن اِنسان کینٛہہ چھُ ونان یِم چھِ ونان لَگیو بَلاے لوٚگسیو ؤندِتھ اَمہِ مَطلَب گوٚو چھُ منٛزٕ یِم چھِ اصٕل یہِ چھِ زبان واریاہ زبردس